کیٚنٛہہ چیٖز چھِ ییٚلہِ أسۍ بایِک چلاونَس تھاوو دیان گۄڈنٮ۪تھٕے چھُ موبایِل نہٕ چلاوُن کیٚنٛہہ بیٚیہِ لاگُن ہیٚلمِٹ بیٚیہِ کَرُن کیٚنٛہہ کٲم سٲری ڈاکیٛوٗمٮ۪نٛٹ تھاوٕنۍ سۭتۍ بیٚیہِ چلاوُن ہیلمِٹ بیٚیہِ تھاوُن ہیلمِٹ سۭتۍ